اسلامُ علیکُم ورحمتُہ اللہ ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ چھِوا اَوا ٹھیٖک یہِ چھُ تۄہہِ بَے آ اَسہِ کوٚر اَمہِ موٗجوٗب کہِ اَسہِ چھِ اَز یِمَن اٮ۪کٕسٹرا کٕلاس دیُن لگ بگ ژَتجی مِنٛٹ لَگن یِمَن علاو ٹھیٖک چھا اَہَن حظ یہِ چھُ یِمَن نٮُ۪ٹ یِتھَے پٲٹھۍ یِمَن کوٚرمُت اَسہِ کَمبایِن یہِ چھُ کَمبایِن کٕلاس دیُن اٮ۪کٕسٹرا یِہٕنٛدِ خٲطرٕ یہِ چھُ یِمَن تھوڑا اَمہِ خٲطرٕ میلان تھوڑا اٮ۪کسپوجَر بیٚیہِ کیٛاہ یِمَن چھِ أسۍ اتھ منٛز ہیٚچھناوان تھوڑا بہت اَ آ یِمَن پھُٹن تھوڑا ٹایم پھُٹہِ یِمَن ژَتجی مِنٛٹ لگ بگ ٹھیٖک چھا

آ بِلکُل بِلکُل نہَ نہَ یِم ترٛاوہوکھ أسۍ برابر پَنٕنہِ گاڑِ منٛز تَمیُک چھُنہٕ ٹٮ۪نشَن ہیوٚن کِہیٖنۍ یہِ لَگہِ یِمَن لگ بگ کَنٹِنیٛوٕے لگ بگ روزِ کَنٹِنیٛوٕے حالا أسۍ وُچھو کوٚت تانۍ مطلب رٮ۪تھ لَگیٛا زٕ رٮ۪تھ لَگنے کیٛاہ لَگہِ تھوڑا ہے تَمہِ موٗجوٗب ٹھیٖک چھا کِہیٖنۍ کِہیٖنۍ چھُنہٕ کِہیٖنۍ چھُ پَرواے یِمَن مطلب لگہِ نہٕ بۄچھِ وَچھِ کیٚنٛہہ أسۍ پرٕٛژھو یِمن أسۍ ہٮ۪کو تَمہِ خٲطرٕ کیٚنٛہہ دِتھ رِفرٮ۪شمٮ۪نٛٹہٕ ٹھیٖک چھَا اَہَن حظ آ کِہیٖنۍ چھُنہٕ پر کِہیٖنۍ چھُنہٕ پَرواے أسۍ کَرو پوٗرٕ اِنتظام ٹھیٖک چھُ کٕہٕنۍ تۄہہِ مٔہ ہیٚیِو کٕہٕنۍ ٹٮ۪نٛشن کِہیٖنۍ یہِ چھِ سٲنۍ ذِمہٕ دٲری آسان

اَسہِ چھُ تُہٕنٛدِ کھۄتہٕ زیادٕ فِکر کیٛازِأسۍ ہٮ۪کو تُہٕنٛدِ کھۄتہٕ زیادٕ کِیر کٔرِتھ اَسہِ چھُ پتہٕ بۄچھِ لگہِ کیٚنٛہہ لگہِ اَسہِ چھِ پیی اِنشااللہ أسۍ کَرو نہٕ شِکایتُک موقعہٕ دِمو نہٕ أسۍ کیٚنٛہہ ٹھیٖک چھا بیٚیہِ ما کیٚنٛہہ حُکم ما چھُ کیٚنٛہہ اَچھا تُلِو اَچھا کٕہٕنۍ پَرواے چھُنہٕ اَسلامُ علیکُم